نہ نہ نہ اَسہِ چھُنہٕ کٔہٕنۍ تہِ پونسہٕ وونسہٕ کٔہٕنۍ تہِ بنٛک دِوان کِہیٖنۍ تہٕ نہ چھُ کانہہ مَزۂبی اِدارٕ اَسہِ کانہہ پونسہٕ دِوان کیٚنہہ کِہیٖنۍ نسا کِہیٖنۍ نہٕ یُس مٔزوٗرۍ دۄہ دۄہَس کران چھُ سُے چھِ شامَس کٮ۪ھوان اَمہِ علاوٕ چھُنہٕ اَسہِ کٔہٕنۍ پونسہٕ دِوان کٔہٕنۍ مدد چھُنہٕ کران گورمینٹ چھُنہٕ اَسہِ کٔہٕنۍ تہِ مدد کران گورمینٹَس سۭتۍ چھَس بہٕ أپیٖل کران اَسہِ کٔرِو مدد گورمینٹَس چھَس بہٕ أپیٖل کران اَسہِ دِیو پوٛنسہٕ یِم تہِ ییٚتہِ بَنک چھِ یِم چھِ ضرِف ییتہِ پوٛنسہٕ ڑَٹان یِم چھِنہٕ اَسہِ پوٛنسہٕ دِوان کِہیٖنۍ تہِ مےٚ چھِ دہ سا رۄپییہِ بَنکَس منٛز تہٕ تَتھ گے شیٚے ؤری تَتھ گوٚو نہٕ ڈَبٔل کِہیٖنۍ تہٕ یِمن دوٚپُکھ گۄڈٕنیتھ دوٚپُکھ اَتھ ہسا گژھِ ڈَبٔل پَتہٕ گوٚو نہٕ تَتھ ڈَبٔل کِہیٖنۍ تہٕ بیٚیہِ چھِ ییٚتہِ یہِ دَرٕزگاہ وَرٕزگاہ تہِ چَلاوان یِمَن تہِ چھِ پوٛنسہٕ آسان یِم چھِنہٕ دِوان غریٖبَس بَتَس کِہیٖنۍ کورِ آسہِ خاندر کَرُن یِم چھِنہٕ دِوان پوٛنسہٕ کِہیٖنۍ شُرِس آسہِ ایڈمِشَن کَرُن یِم چھِنہٕ دِوان پوٛنسہٕ کِہیٖنۍ اَسہِ نسا چھُنہٕ کُنہِ قٔسمُک کٔہٕنۍ تہِ پوٛنسہٕ دِوان تُہُندِ ذریعہِ چھُ بہٕ گورمینٹَس أپیٖل کران مودی جِیَس أپیٖل کران کہِ اَسہِ دِیو پوٛنسہٕ اَسہِ دِیو اِمداد تہٕ اَسہِ کٔرِو مَدد